آ یِم یِم میٲنۍ دوس چھِ تِم چھِ پَنٕںۍ فوٹو کھالان اِنسٹاگرَمَس فیس بُکَس یا واریاہ ٹوٹرس چھِ کھالان بہٕ چھُس نہٕ کھالان کیٚنہہ تہٕ مَگر تِمنٕے چھُ نِش چھُ مےٚ بوٗزمُت زِ تِم چھِ ییٚلہِ اکھ لایِک چھِ یِوان یا بیاکھ کانہہ لایِک چھِ یِوان تِمن چھُ واریاہ خۄش گژھان زِ اَسہِ یہِ چھُ اکھ تِم چھِ خۄش گژھان پَنٕنہِ شَکٔل باقین ہاونَس تہٕ یِم چھِ یِم تِمَن چھ یہِ واریاہ مَسرَت چھکھ گژھان خوشی چھکھ گژھان یِم فوٹو شِیر کرنہٕ سۭتۍ پَتہٕ تہِ چھِ یِم کٔمینٹٔس واریاہ پَران تَتہٕ چھُ کانہہ لیکھان اَصٕل اوس کانہہ چھُ دَپان واریاہ اَصٕل اوس پَتہٕ چھِ یِم تَپٲری واریاہ واریاہ تِم چھِ فوٹو کھالان یِم ایدِٹِنگ چھِ کران یِم فوٹوٗوَن پَتہٕ چھِ لُکن ہاوان یِمنے سوشَل میٖڈیا کہِ ذریعہِ کران چھِکھ سینڈ تہٕ تِم لٔڑکہٕ تِم چھِ وٕچھان کہِ سوشَل می میٖڈیا کہِ ذریعہ خلق باقین تام یِم پَتہٕ ییٚلہِ تِم وٕچھان چھِ یہِ کانہہ چھُ آسان کُنہِ بیٚیہِ علاقہٕ کانہہ چھُ آسان باکِستانُک آسان کانہہ چھُ آسان یو ایس اے یُک چاینا پٮ۪ٹھ چھِ یِوان یِم خلق یِوان فوٹو تہِ یِم چھِ واریاہ خۄش گژھان